یُس یہِ گارڈنِنٛگ چھِ مےٚ اوس واریاہ زیادٕ شوق گارڈنِنٛگ کَرنُک تہٕ یِہَے یُس یہِ شوق چھُ أمی کوٚرنَس بہٕ مُتٲثر کہِ بہٕ کَرٕ گارڈنِنٛگ سِٹارٹ چوٗنٛکہِ یہِ چھُ درٛۅگ مگر یُس یہِ شوق چھُ یہِ شوق اوس مےٚ واریاہ زیادٕ تَوَے ہیٚکُس نہٕ بہٕ کَنٹرول کٔرِتھ کیٚنٛہہ تہٕ مےٚ اوٚن سورُے سامان ییٚمہِ سۭتۍ مےٚ گارڈنِنٛگ سٹارٹ کٔر تہٕ مےٚ چھِ اَکھ اَصٕل گارڈَن بَنوومُت یِمو پوش مُختلِف قٕسمٕکۍ چھِ تہٕ یہِ چھِ واریاہ زیادٕ خوبصوٗرت یُس مےٚ واریاہ زیادٕ شوق اوس آمُت پَنُن یہِ ٲس مےٚ فیورِٹ ہابی عادَت یُس بہٕ فرٛی ٹایمَس منٛز کَرٕہا اَمی یُس یہِ شوقَن چھُ کوٚرنَس بہٕ واریاہ مُتٲثر تہٕ کٔر مےٚ گارڈنِنٛگ سِٹارٹ گارڈنِنٛگ چھِ واریاہ اَصٕل چیٖز بٲقیَن تہِ پَزِ کَرُن